مےٚ چھُ نہٕ زانٛہہ تہِ ہیٚوچھمُت کَشمیٖری کانٛہہ ڈایلیٚکٹہٕ نہَ چھُ مےٚ کانٛہہ ریٖجنَل ڈایلیٚکٹہٕ ہیٚوچھمُت آ اَلبَتہ تھوڑا بہت چھُس زانان بہٕ ڈایلیٚکٹہٕ آف کَشمیٖریَس مُتَلِق لَگ بَگ چھِ ترٛےٚ ڈایلیٚکٹہٕ کَشمیٖریَس مَنٛز پوگالی کِشتِواری تہٕ رامبنی یِم چھِ یِوان زیادٕ پَہَم بولنہٕ پہٲڑی عَلاقَن مَنٛز پہٲڑی ریٖجنَن مَنٛز یِم کَشمیٖر ویلی کہِ ساوتھَس مَنٛز چھِ پہٲڑی عَلاق تِمَن مَنٛز چھِ یِوان یہِ زیادٕ پَہَن بولنہٕ